مےٚ چھُ پَسَنٛد گَژھُن پَسنٛد واریاہَن جایَن گَژھُن تِکیٛازِ مےٚ چھِ یُس یہِ نیچرَل بیوٗٹی چھےٚ خۄداے سٕنٛز یہِ قۅدرٔتی نظارٕ چھُ یہِ چھُ مےٚ وُچھُن واریاہ پَسَنٛد بہٕ چھَس بَنگَس ویلی گٔیے أسۍ ریٖسَنٹلی یا دوٗد پَتھری واریاہ تور تہِ چھَس بہٕ واریاہ لَٹہِ گٲمٕژ بیٚیہِ چھُ مےٚ پہلگام یِم چھِ کیٚنٛہہ جایہِ صحت اَفزا مقامات یِم کٔشیٖرِ مَنٛز پرٛزَنٛٹ چھِ یِمَن نِش چھُ مطلب اِنسانَس واریاہ سکوٗن میلان ییٚلہِ اور چھِ گَژھان اَتہِ چھُ خۄداے سٕنٛز قُدرَت واقٕے پٮ۪وان اَسہِ یاد تٮُ۪تھ چھُ خۄدایَن یہِ کٔشیٖر چھِ یہِ چھےٚ تیٖژاہ خوٗبصوٗرت أمۍ بَنٲومٕژ